تعلیٖم تعلیٖم حاصِل کَرٕنۍ چھِ ہر کٲنٛسہِ اِنسانَس خٲطرٕ واریاہ زیادٕ ضروٗری تہٕ تعلیٖم اگر نے اِنسانَس آسہِ سُہ ہیٚکہِ نہٕ بروںٛٹھ پٔکِتھ کِہیٖنۍ تہٕ پنٛنہِ پَنُن پَنُن یُس یہِ بروںٛہہ یہِ بروںٛہہ بروںٛہہ ہیٚکہِ نہٕ سُہ پَتہٕ پٔکِتھ کینٛہہ نہ ہیٚکہِ سُہ نوکری لٔگِتھ تہٕ یِم واریاہ دوٗر دراز گام چھِ تِمَن چھَنہٕ ہیٚکان بِچارٮ۪ن تِتھ پٲنۍ یہِ تعلیٖم تِم چھِنہٕ ہیٚکان تعلیٖم حٲصِل کٔرِتھ تِکیٛازِ تِمَن چھِ واریاہ زیادٕ مُشکلات پیٚوان بروںٛہہ کُن وٕچھنہِ تہٕ بیٛاکھ چیٖز چھُ تور چھِنہٕ تیٖتیٛاہ تہِ پَڑھا لِکھا یِم اُستاد آسان کینٛہہ بیٛاکھ چیٖز چھُ تعلیٖم حٲصِل کَرنَس سۭتۍ چھُ اِنسان اَکھ اَکھ اَصٕل اِنسان بَنان تمہِ سۭتۍ چھُ ہیٚکان سماجَس منٛز سُہ ؤتھِتھ بِہِتھ بَڑٮ۪ن ہُںٛد احترام کٔرِتھ یا لَکٹِس بٔڑِس منٛز فرق کٔرِتھ مگر اگر کانٛہہ ان پَڑھ روزِ تعلیٖم حٲصِل کَرِ نہٕ کِہیٖنۍ نہٕ سُہ چھُ آسان مَجلِس منٛز یِوان واریاہ خراب ماننہٕ تہٕ سُہ چھُ اَن پَڑھ تہٕ جٲہِل یِوان ماننہٕ اِسلیے تعلیٖم حٲصِل کَرٕنۍ چھےٚ ساروی خٲطرٕ ضٔروٗرت یِم دوٗر دراز گام چھِ تِمَن تور تہِ پَزِ گورمیٚنٛٹَس یُس ییٚتیُک سیاسَت چھِ تِمَن تہِ پَزِ تور کُن دھیان تھَوُن تہٕ تَتہِ یہِ تَتہِ سکوٗل کھُلاوٕنۍ تہٕ لُکھ کَرِہَن تَتہِ یِم تَپٲرۍ یِم دوٗر دراز گامَن ہٕںٛدۍ شُرۍ چھِ تِم تہِ کَرِ ہَن تعلیٖم حٲصِل تہٕ پَنُن فیوٗچَر بَنایِہَن اَصٕل